ہیٚلو اَسلامُ علیکُم ٹھیٖک چھِوا اَصٕل پٲٹھۍ کیٛاہ چھِو کَران أسۍ چھِ بِہِتھ تُہۍ چھِو نا یہِ سۅن کٕنان اَسہِ چھُ ضروٗرت اَسہِ اوس خانٛدر نا اَسہِ چھُ وارِیاہ سۅن ضروٗرت تُہۍ ؤنۍتَو مےٚ پۅنٛڈس کیٛاہ چھِ اَز یہِ قٍمتھ تَتھ کیٛاہ چھُ پرٛایِز اَز پَنٛژاہ ساس ٹھیٖک اَتھ گَژھیٛا ریٚٹاہ ویٚٹاہ ڈاوُن کِنہٕ نا اَچھا اَچھا وۅنٛدَس منٛز گَژھیٚس کَم یِمَن یِمَن ریٚتَن گَژھِ نہٕ کَم کیٚنٛہہ اَچھا ٹھیٖک یَتھ یِم کٍتیٛاہ ایٚویلیبٕل چھِو تۅہہِ ڈِزایِن کٍتیٛاہ چھِو تۅہہِ مۅیسر اَتہِ اَسہِ چھِ دوٗر ضروٗرت ہار ضروٗرت اَسہِ چھُ

ٹھیٖک یِمَن یِمَن کوٗتاہ چھُ گَژھان قٍمَتھ یِمَن واجَن کوٗتاہ قٍمَتھ چھُ گَژھان

اَچھا تُہۍ چھِو بَنٲوِتھ تہِ دِوان اَچھا أسۍ ہیٚکو اور وِزِٹ کٔرِتھ تہٕ تُہۍ کٍتِس کالَس منٛز چھِو یہِ دِوان یہِ اَسہِ ڈِزایِن کٍتِس کالَس منٛز چھِو تُہۍ اَسہِ بَنٲوِتھ دِوان اَتھ کوٗتاہ دۅن ترٛیَن دۅہن منٛز اَچھا ٹھیٖک ہار وار چھِو تۅہہِ ایٚویلیبٕل اَچھا ٹھیٖک یِم پایل وایل ما چھِو تُہۍ کٕنان اَچھا چَلو أسۍ کَرو وۅنۍ وِزِٹ اوٗڑۍ تہٕ اَچھا چَلو بَس بَس بِہِو رۅبَس حَوال